وعلیکم اسلام اسلامُ علیکم ٹھیٖک پٲتھۍ چھو حظ آ بَس دُعا تُہۍ چھِو حظ ٹھیٖک وٕنکٮ۪ن کلاسس منٛز بِہتھ تُہۍ کَتہِ ٲسِو آز چھُوا سکوٗل سٕے پٮ۪ٹھ کِنہٕ گَری چھِو سکوٗل سٕے پٮ۪ٹھ حظ چھِ أسۍ حظ چھِ پَنٕنۍ کِنۍ خیال تھاوان تُہۍ تہِ تھٲے زیو سکوٗل سٕے پٮ۪ٹھ خیال رِزَلٹ چھُ یِتھ پٲٹھۍ تَس ٹھیٖک تہِ یوان کِہیٖنۍ اَسہِ دَپیو أسۍ چَمو سکوٗل سٕے پٮ۪ٹھ وَنو تۄہہِ سکوٗل سٕے پٮ۪ٹھ وۄنۍ کوٚر اَسہِ کوٚر اَسہِ تۄہہِ کالٕے گَرِ حظ چھِ أسۍ کَرناوان پَنٕنۍ کِنۍ تہٕ ٹھیٖک حظ یہِ حظ چھِ صحیح کَتھ حظ آز چھُ سکوٗل آمُت سُہ چھُ گَرِ درٛامُت سکوٗل اہن حظ آ تَس اوس کیتھانۍ دود اوسُس تُہۍ حظ تھٲے زیووَس وۄنۍ خیالٕے کیازِ سُہ چھُ تَس چھُنہٕ رِزَلٹ تہِ ٹھیٖک یوان کیٚنٛہہ پَنٕنۍ کِنۍ چھِ اہن حظ اہن حظ ٹھیٖک وۄنۍ ٲسۍ أسۍ کوٗشش کَران یہِ کَرناوٕنۍ کوچِنگٕے کُنہِ جایہِ سکوٗل پَتہٕ یِتھ آسہِ کوچِنگ کَران اگر حظ تۄہی نِش سوز ووٚن تُہۍ ہیٚکہِ وُنا پَرنٲوِتھ توتہِ تُہۍ حظ تھٲے زیوس پَنٕنۍ کِنۍ خیالٕے تہٕ پَنٕنۍ کِنۍ حظ چھِ أسۍ ونان وۄنۍ چھِ أسۍ سونچان أسۍ یی أمِس لاگو کوچِنگ وۄنۍ اہن حظ نا نَزدیٖکٕے حظ گَژھٮ۪س آسُن بیٚیہِ حظ تُہۍ تہٕ تھٲے زِیووس سکوٗلس پٮ۪ٹھ خیالٕے أتی کیاہ روزِ ٹھیکھٕے إں ٹھیٖک حظ چھُ

اہن حظ اہن حظ آ ٹھیٖک اَدٕ حظ اَدٕ حظ اسلامُ علیکم